ہِندوستانَس منٛز تہِ حظ چھِ واریاہ بِزنِس مین یا اِنڈَسٹِرٛیَلِسٹ چھِ رَتَن ٹاٹا چھُ اَنیٖلان اَمبانی چھِ یِمو واریاہ یہِ فٲیدٕ چھُ ہِنٛدوستانَس دیُتمُت یُس یہِ رَتَن ٹاٹا چھُ أمۍ سُنٛد یُس گرینڈ فادر چھُ جمشیٖر ٹاٹا تٔمۍ ہسا چھُ تا گۄڈٕنیُک یُس تاج ہوٹل چھُ ہِندوستانُک تَتھ بُنیاد ترٲومٕژ یُس یہِ چھُ أنیٖل امبانی أمۍ چھُ رِلیٚنٕس جِیو کَمپٔنی سُہ چھُ أمۍ یہِ سُہ چھُ امۍ مطلب کوٚرمُت لانچ ییٚتہِ تمہِ سۭتۍ چھِ مطلب لُکھ چھِ ہٮ۪کان پانہٕ ؤنۍ کومنِکیٹ کٔرِتھ امہِ سۭتۍ چھِ لُکھ واریاہ نزدیٖک آمٕتۍ اَکھ أکِس برونٛہہ اوس نہٕ یہِ فیسَلٹی اٮ۪وَلیبٕل کینٛہہ مگر اَز چھِ واریاہ آسان گژھان لُکَن اَکھ أکِس سۭتۍ کوٚمنِکیٹ کَرُن